ایٚکَمپلِشمنٹ میٲنۍ چھِ ساروی کھۄتہٕ بٔڑ بار چیٖز کہِ پَننِس مٲلِس ماجہِ چھُس بہٕ ہٮ۪کان خَیال تھٲیِتھ مطلب پَنُن گَرٕ چھُس بہٕ ہیٚکان پَکنٲیِتھ بہٕ چھُس آزٕ مطلب سیل اِنڈِپیٚنڈنٹ چھُس بہٕ تہٕ مطلب پرووایڈ چھُس بہٕ ہٮ۪کان پَننِس بیبی خٲطرٕ یا پَننہِ مِسِز خٲطرٕ کٔرِتھ ہر کانٛہہ چیٖز تِمَن أنِتھ دِتھ سورُے تِمَن دِتھ پرٛاوُڈ چھُس بہٕ فیٖل کَران اَتھ پٮ۪ٹھ کہِ بہٕ چھُس اَکھ کٲشُر توتہِ ییٖتیٛاہ آڈٕس مطلب آے مےٚ لایفہِ منٛز گٔے ییٚتہِ ایجٹیشَن گٔے ہَرتال سٹرایک کَرفیوٗ ٲس ییٚتہِ اِنٹَرنیٚٹ اوس نہٕ کِہیٖنۍ تَمہِ باوجوٗد کٔر مےٚ پَنٕنۍ اِنجیٖنرِنٛگ تہٕ بہٕ چھُس آز شُکُر گُزار بہٕ چھُس اَکھ آز سَکسیٚسفُل اِنجیٖنَر چھُس بہٕ آزٕ کامیاب اِنجیٖنَر چھُس بہٕ آز پنٛنہِ وِنٛگہِ منٛز کٲم کَران تہٕ شُکُر رۄبَس کُن عزت تہِ پونٛسہٕ تہِ سورُے چیٖز دیُت رۄبَن